ہیٚلو اسلامُ علیکم یہِ حظ اوس اَز میٛٲنِس أمِس لٔڑکس اور یُن کِہیٖنٛۍ حظ سکوٗل تٔمِس اوس تھوڑا تَپھ ہیٛوٗ نہ نا آسہٕ أمس ٲس اَز لیٖو حظ تھاوٕنۍ اہن حظ آ یہِ آسہِ تُہٕنٛز مہربٲنی أکِس دۄن دۄہن حظ ییٖتِس کالس نہٕ یہِ ڈاکَٹرس ہاوَن اَدٕ حظ بیٚہ حظ اللہ تعلیٰ ہَس حوالہٕ